یُس مےٚ شمپوٗ آرڈَر اوس کوٚرمُت ییٚلہِ مےٚ سُہ رِگیوٗلَر یوٗز کوٚر مےٚ ہَسا باسے واریاہ سایِڈ اِفٮ۪کٹٕس لایِک مَس ہَسا لوٚگ مےٚ نیٖرِتھ ژَلنہٕ تہٕ بیٚیہِ ہَسا تَمہِ سۭتۍ لایسِس اینٛڈ مایٹٕس ہَسا کٔر مےٚ اٮ۪کٕسپیٖریَنٕس تمہِ سۭتۍ تہٕ بیٚیہِ ہَسا مطلب باسیو مےٚ باسیو نہٕ سُہ مےٚ شَمپوٗ پَتہٕ اَصٕل کِہیٖنۍ یُس سُہ فرٛیگرٮ۪نٕس ٲس سۄ ہَسا ٲس کیمِکَلَن ہٕنٛز فرٛیگرٛٮ۪نٕس مگر بَٹ رِیَلٹی ٲس سُہ ہَسا اوس سُہ نہ سا اوس نہٕ کِہیٖنۍ تہٕ بہٕ ہَسا چھُس واریاہ ڈِس اٮ۪پوینٛٹِڈ اَمہِ پرٛوڈَکٹ سۭتۍ اوس مےٚ شَمپوٗ آرڈَر اوس کوٚرمُت ییٚمہِ کہِ سۭتۍ مےٚ لایک ہِیَر فال گوٚو یا رِیَکشَن گٔے کَلَر سِکلیپٕس لۄکٕٹۍ لۄکٕٹۍ مطلب دانہٕ لٔگۍ نیرنہِ کَلَس ہِیَر فال لوٚگ گژھِ نہٕ بہٕ ہَسا چھُس واریاہ ڈِس اٮ۪پوینٹِڈ مطلب اَمہِ پرٛوڈَکٹ سۭتۍ چھِ مطلب کیٛاہ یہِ ہَسا چھِ آسان مطلب مطلب یہِ چھِ نہٕ پرٛوڈَکٹ باسیو نہٕ مےٚ پَتہٕ یہِ اَصٕل کِہیٖنۍ ییٚلہِ مےٚ یہِ سٹاٹٕس یوٗز کَرا اَتھ اوس فرٛٮ۪گرٮ۪نٕس اَصٕل مَس تھایے أمۍ سٕموٗتھ تہٕ پَتہٕ یِم امہِ مطلب اَمِکۍ سایِڈ اِفیکٹ ٲسۍ لایِک کہِ مَس ژوٚل نیٖرِتھ بہٕ ہَسا چھُس واریاہ ڈِس ایپوینٛٹِڈ اَمہِ پرٛوڈَکٹ سۭتۍ بہٕ ہَسا وَنان مطلب کیٛاہ یِتھ پرٛوڈَکٹ گَژھن نہٕ مطلب مارکیٹَس ترٛاوٕنۍ کِہیٖنۍ ییٚمہِ سۭتۍ مطلب کیاہ مطلب پَتہٕ لاسٹَس کَمپٕلِکیشنٕز یِن